یُس آٹِفِشَل اِنٹٮ۪لِجَنٕس چھِ آز چھِ ییٚمیُک واریاہ یوٗز گَژھان اگر أسۍ وٕچھو واریاہ ویٖڈیو کانٛہہ چھِ یِوان تتھ چھِ بیٛاکھ شیپ دِوان لوٗکھ تہٕ یہِ چھِ واریاہ یوٗز کران آٹِفِشَل لوٗکھ چھِ یہِ یِژھان اَتھ رِلیٹٕڈ لُکھ چھِ پران دۄہَس راتَس یوٗٹوبَن پٮ۪ٹھ سبٕسکرٛپشَن نِوان کُنہِ یہِ ہیٚچھنہٕ خٲطرٕ تہٕ یُس آٹِفِشَل یہِ چھِ مین اگر دُنیاہَس مَنٛز وٕچھو یہِ چھِ ساروِیو کھۄتہٕ بوٚڈ اگر آز وٕچھو آز یۄس کٲم چھِ اِنٹرنٮ۪ٹ اگر أسۍ وٲلڈٕ وٕچھو اَتھ پٮ۪ٹھ چھِ آٹِفِشَل آسان واریاہ بٔڑ چَلان ییٚتہِ کٲم تہٕ مےٚ چھُنہٕ زانٛہہ کٲنٛسہِ کَسٹَمَرکِس سۭتۍ یا اَمہِ رِلیٹٕڈ کیٚنٛہہ زانٛہہ کَتھ گٔمٕژ بیٚیہِ کٲنٛسہِ کنٛٹرٛٮ۪کَس مَنز نَہ مےٚ چھِنہٕ کَتھ کٔرمٕژ کٲنٛسہِ سۭتۍ کسٹَمَر تہِ آسہِ مگر یہِ چھِ بہٕ پران بہٕ چھُس ہمیشہٕ یہِ اَتھ خٲطرٕ وٕچھان یوٗٹوٗب پٮ۪ٹھ یا اِوِن کہِ گوٗگل پٮ۪ٹھ سٔرٕچ کران یہِ چھِ بٔڑ بار وۄنۍ تَتھ منٛز یہِ آٹِفِشَل وٕنۍکٮ۪نَس دُنیاہَس مَنٛز یہِ چَلان چاہے کشمیٖرَس مَنٛز چھِ چاہے ہِندوستانَس مَنٛز چاہے بَجہٕ بَجہٕ کَنٛٹِرٛی ڈٮ۪ولَپٕڈ کَنٛٹِرٛیَن منٛز چھِ چَلان آٹِفِشَل اِنٹٮ۪لِجَنٕس مَنٛز اگر اگر اَسہِ وٕچھو اِمپرٛوٗمٮ۪نٛٹ اگر وٕچھو أسۍ گَژھو اِمپرٛوٗمٮ۪نٛٹ چھُ یہِ لُکھ گَژھَن لُکھ گَژھَن اٮ۪وِیَر گَژھٕنۍ اَتھ رِلیٹٕڈ اگر لُکھ اٮ۪وِیَر گَژھَن تِم تہِ ہٮ۪کَن پَنُن پان یِم ہٮ۪کَن پانہٕ ؤنۍ ہیٚکہِ آٹِفِشَل اِنٹٮ۪لِجَنٕس یُس غَلَط چھُ کَتٮ۪ن کَتٮ۪ن چھُ تہٕ ٹھیٖک کَتٮ۪ن چھُ ییٚلہِ یہِ لُکھ کَرَن تہٕ پَتہٕ یُس نالیج یی یِمَن غَلَط کَتٮ۪ن چھِ ٹھیٖک کَتٮ۪ن چھِ اٮ۪کاڈِنٛگلی یِم ہٮ۪کن آٹِفِشَل یوٗز کٔرِتھ وِد آوُٹ پرٛاپَر نالیج پرٛاپَر نالیج وَرٲے بَغیر یُس آٹِفِشَل اِنٹٮ۪لِجَنٕس چھِ ییٚتہِ لوکَن خٲطرٕ یہِ چھِنہٕ اصٕل کیٚنٛہہ